بہٕ ہسا چھَس یژھان اَکہِ پروڈَکٹُک رِوِو دیُن مےٚ ہسا اوس ماما أرتھُک اکھ پروڈَکٹ سن سِکریٖن مےٚ ہَسا ٲس واریاہ پِگمنٹیشَن تَتھ منٛز ییٚلہِ مےٚ بٔزٕنۍ ٲسۍ مےٚ ہسا موٚتھ سُہ مےٚ ہَسا گٔے واریاہ فرق پَتہٕ ہسا ییٚلہِ مےٚ واریاہ واریاہ گٔے مطلب گٔے فرق پَتہٕ ہَسا اوٚن مےٚ اَمہِ کُے شَمپوٗ تَمہِ سۭتۍ ہَسا ژوٚل کُف وُف سورُے پَتہٕ ہسا کوٚر مےٚ اَمیُک رِوِو دیُہ مےٚ پنٛنٮ۪ن یسَن تِمو تہِ ہَسا کوٚر یہِ یوٗز تِمو تہِ سا دیُت اورٕ مطلب رٮ۪سپانٛڈٕس اَصٕل اَسہِ ہَسا گوٚو مطلب واریاہ اَصٕل یہِ سہ یہِ مطلب یِم پرٛوڈَکٹ گٔے واریاہ اَصٕل اَسہِ سِکنَس خٲطرٕ تہٕ بیٚیہِ مَستَس خٲطرٕ بیٚیہِ سا بیٚیہِ ہَسا گوٚو اَسہِ اَ اَمہِ سۭتۍ کلیر سِکِن سفید نیرا حظ گوٚو اَصٕل تِم